وعلیکم السلام اۭں ٹھیٖک تُہۍ چھُوا ٹھیٖک کیٛاہ سبزی چھو تۄہہِ ضٔروٗرَت ٹماٹر چھِ تٕرٛہ رۄپیہِ اہن حظ اَلہٕ چھِ وُہ رۄپیِہ کِلوٗ وانٛگَن چھِ پنٛداہ رۄپیہِ ہے نسہ نسا درٛوٚگ

مُجہِ گازرِ لٲرہ یِم چِھ پٕنٛژٕ رۄپیہِ پٕنٛژٕ رۄپیہ ِکِلوٗ آ پالک چھِ پنٛداہ رۄپیہِ تۄہہِ کیٛاہ چھُو تۄہہِ کیٛاہ چھُو نیُن ٹماٹر درٛوٚگ کَتہِ چھِ دِوان اَسہِ چھا کم محنت لگان بیٚیہِ چھِ وٕنۍکٮ۪ن چھُ درٛوجَر سٲرۍسٕے تہٕ سبزی تہِ چھِ درٛوجرٕے اَکھ کِلوٗ چھُوا تۄہہِ نیُن ڈِسکاوُنٛٹ تہِ گَژھِ تُہۍ ؤنِو تُہۍ کیٛاہ چھُو نیُن تہٕ ڈِسکاوُنٛٹ تہِ کَرو پتہٕ کینٛہہ چھُنہٕ پروہ

اَلہٕ تہِ چھَوا نِنۍ وانٛگن چھِ پنٛداہ رۄپیہِ کِلوٗ اوٚڑ کِلوٗا روہَن چھُ یِوان پٕنٛژٕ رۄپیہِ ترٛکھ

نہ پٕنٛژٕ روپیہِ چھِ کِلوٗ کِلوٗ آ بَس اَچھا ڈِسکاوُنٛٹ ڈِسکاوُنٛٹ گَژھِوٕ تۄہہِ اگر تُہۍ ییٖژاہ سبزی چھو نیُن ڈِسکاوُنٛٹ گَژھِوٕ تۄہہِ پانٛژھ ٲٹھ پٕرسنٛٹ اَمے اہن حظ دوٚپمو چھِ کَہہ پٕرسنٛٹ دِمو ڈِسکاوُنٛٹ سبزی سبزی کیٛاہ ڈِسکاوُنٛٹ یہِ چھا مَسلَے کانٛہہ سبزی

بیٚیہِ واژوٕ ژور ہَتھ شیٖتھ رۄپیہِ اہن حظ نہٕ حظ سبزی کیٛاہ ڈِسکاوُنٛٹ کَرو وٕنۍکٮ۪ن چھا وٕنۍکٮ۪نَے چھُ درٛوجَر وٕنۍکٮ۪ن کیٛاہ چھُ یِوان آ چلو وۄنۍ شیٖتھ دِیِوتُہۍ نَہ نَہ نَہ ژور ہتھ شیٖتھ